اسلام وعلیکُم اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَسہِ حظ اوس گٲڑۍ ضروٗرت اَسہِ ٲسۍ ٹیٛوٗرِسٹہٕ آمٕتۍ یور کیٚںٛہہ گٲڑۍ ٲس ضروٗرت حظ اَسہِ حظ چھِ دۄہَس پٮ۪ٹھ ضروٗرت اَہَن حظ آ اَہَن حظ اَسہِ چھِ اَسہِ چھِ تقریٖباً ژۅوُہ نَفَر چھِ أسۍ تُہۍ وُچھُو پانَے تَمہِ حساب کۭتیٛاہ گاڑِ گَژھَن اَسہِ کیٛاہ گژھِ اَسہِ

تُہۍ ؤنۍتو گاڑِ کیٛاہ چھُ تُہۍ ہٮ۪وان تہٕ اَسہِ چھُ گُلمَرٕگ گژھُن حظ تور کیٛاہ ریٹَاہ ویٹاہ اَہَن حظ اَسہِ اَگر تُہۍ ڈرٛاپٕے تہِ کٔرِو پَتہٕ شامَس تُلِو اَسہِ چھِ دۄہَس پٮ۪ٹھ گژھُن تور

تَتھ منٛز کٔژ نَفَر واتَن اَسہِ تَتھ منٛز کٔژ نَفَر واتَن اَسہِ ژور نَفَر ژور ساس گُلمَرٕگ اَچھا اَچھا نہَ حظ اَسہِ وُچھ بَدَل کُنہِ جایہِ کَرُن توتہِ گژھیٛا کیٚنٛہہ کٔمی پیٖشی نہَ وۅنۍ گُلمَرٕگ اور چھِ ڈِسٹَنٕس تھوڑا زیا نہَ نہَ اورٕ چھِناہ ڈِسٹَنٕس زیادٕ بَدَل زَن گژھو أسۍ گژھو نٔزدیٖک سۄنمَرٕگ کُن گژھو یا پہلگام کُن آسہِ گژھُن تَتھ کیٛاہ چارجِز گژھِ مےٚ چھِناہ وۅنۍ برٛونٛہہ کُن مےٚ گژھِ نا اٮ۪کزٮ۪کٹہٕ نَمبَر آسٕنۍ پَتاہ تُہۍ کوٗتاہ کیٛاہ ہیٚیِو بیٚیہِ گٲڑۍ کُس کیٛاہ آسہِ تِم تہِ گژھَن نا کَمفٲٹیبُل گٲڑۍ تہِ گژھِ آسٕنۍ ولہٕ پتہٕ سُل ژیر چھِ سُہ چھُ پتہٕ چَلانٕے وۅنۍ کُنہِ ساتہٕ گژھِ ما کیٚںٛہہ آ وۅنۍ فاینَل کوٗتاہ فاینَل کوٗتاہ گژھِ وۅنۍ اَسہِ مۄخصَر وَن سا اَرداہ ساس اَرداہ ساسَن منٛز آسٮ۪ن یِم گایِڈ وایِڈ یِم ما چھِ تِم تِمَن چھُنہٕ اَسہِ چارٕج دیُن کیٚںٛہہ وۅنۍ اَگر نہٕ گایِڈ آسَن نہٕ اَتھ منٛز تِم تِم چھا اَسہِ یِتھٕے پٲٹھۍ اَدٕ حظ ٹھیٖک حظ